سٲل کَرُن یا ٹرٮ۪ؤل کَرُن چھُ أکِس اِنسان سٔنز خٲطرٕ واریاہ ضروٗری تِکیازِ یہِ چھُ أکِس اِنسانَس دِلَس منٛز اکھ جاے کران ییٚمہِ سۭتۍ اِنسانَس چھِ شوق گژھان زِ سُہ گژھِ پرٮ۪تھ کُنہِ پرٮ۪تھ جایہِ یُس جاے سٲلہٕ خٲطرٕ مُکَرر یہِ آسہِ کَرنہٕ ٹرٮ۪ؤل کَرنہٕ سۭتۍ چھُ أکِس اِنسانَس یا بہٕ وَنہٕ پَنُن اَگر بہٕ کُنہِ تہِ جایہِ سٲل کَرنہِ گژھان چھُس تہٕ میٲنِس دِلَس دِلَس منٛز چھُ یہِ خیال ضروٗری آسان زِ آز گوس بہٕ پرٮ۪تھ جایہِ سٲل کَرنہِ پَگہہ گژھٕ بہٕ بیٚیہِ کِس جایہِ ضروٗری وَتُن تِکیازِ یُس یُس تہِ کانہہ سٲل کَرنٕچ جاے چھےٚ آسان تَتہِ چھِ آسان سٲلمَن کھوتہٕ بوٚڑ چیٖز ضفٲیہِ ضفٲیہِ چھُ اِنسان سُند نٮ۪صف ایمان تَوے پَزِ اِنسانَس صفٲیہِ تھاؤنۍ بیٚیہِ سٲل کَرُن یِہوے اکھ عدتھ یا أسۍ وَنو اکھ فٲیدٕ چھُ سٲل کَرنُک یُس تہِ کانہہ سٲل کرنٕچ جاے آسہِ تَتہِ چھِ واریاہ صفٲیہِ آسان یِ تھُے بہٕ کُنہِ تہِ جایہِ سٲل کرنہِ چھُس گژھان بہٕ چھُس یہِ صفٲیہِ وُچھِتھ پَتہٕ پَنٕنہِ گرِ تہِ صفٲیہِ تھاوان سٲل سۭتۍ چھِ اِنسان دُنیِچ تٔمۍ جایہِ وُچھان یِم نہٕ تٔمۍ زَہنۍ تہِ وُچھمٕژ چھےٚ آسان ییٚلہِ بہٕ سٲل کَرنہِ چھُس گژھان بہٕ چھُس چاہے گُلمَرٕگ گژھ کُنہِ تہِ جاہِ بہٕ گژھٕ بابا رِشی گژھٕ نِشات چھُس گژھان ییٚلہِ تہٕ بہٕ جایہِ چھُس وُچھان أکِس اِنسانَس چھُ دِل خۄش گژھان اکھ تیٖژاہ ضفٲیہِ وُچھِتھ بیٚیہِ تیٖتٮ۪ہ یا پوٚش چھِ تَتہِ تٔۍ وُچھِتھ چھِ یا آب چھُ وَسان تٔمۍ وُچھِتھ چھُ اِنسانَس دِل خۄش گژھان سٲل کَرنُک مَقصد گوٚو نہٕ ضرف یِتُے زِ أسۍ گژھو چَکرا کَرنہِ مَگر سٲل کَرنُک مطلب گوٚو یہِ تہِ زِ اَسہِ پَزَن تَتہِ تِتھۍ پٲٹھۍ بِہُن تہِ وُچھُن زِ یُس نہٕ سٲہِ رِ چھُ آسان کِہیٖنۍ نہٕ تہِ ووٚن مےٚ گۄڈَے سٲنہِ گرِ چھےٚ زیادٕ تر صفٲیہِ آز کَل تَمہِ آیہِ کِہیٖنۍ نہٕ اَسہِ پَزِ صفٲیہِ پٮ۪ٹھ زیادٕ دِیان دیُن سٲلۍ سۭتۍ چھُ اِنسان تٔمۍ چیٖز وُچھان یہِ نہٕ سُہ گرِ بِہِتھ ہٮ۪کہِ وُچھِتھ اِنسانَس پَزِ پَنٕنہِ زِندگی منٛز رٮ۪تَس یا ہَفتَس منٛز اکھ سٲل ضروٗری کُنہِ تہِ جایہِ کَرُن تِکیازِ اَمہِ سۭتۍ چھُ اِنسان خۄش یا روزان یا مےٚ کیاہ چھُ مےٚ کِتھ پٲٹھۍ چھےٚ گرِ صفٲیہِ تھاؤنۍ یا مےٚ کِتھ پٲٹھۍ چھِ آب صاف تھاوُن تِتھٕے پٲٹھۍ یِتھۍ پٲٹھۍ کُنہِ تہِ سٲل کَرنٕچ جایہِ آسان چھِ سُہ جاے صاف کَرٕنۍ سۄ جاے چھِ تِژاہ صاف آسان اِنسانَس چھُ دِل خۄش گژھان